میون فیورِٹ شو چھُ ٹی وی یَس پؠٹھ سُہ چھُ ٹی وی یَس لگان ساڑٕ ٲٹھ شام چہِ تمیُک ناو چھُ تَمیُک ناو چھُ کُمکم باغیا سُہ چھُ مےٚ واریاہ زیادٕ فیورِٹ سیٖریل تتھ تتھ سُہ چھس نہٕ بہٕ ہیٚکان ڈِلے کٔرِتھ کینٛہہ سُہ چھُ میون واریاہ زیادٕ فیورِٹ چاہے مےٚ کۄس تہِ کٲم آسہِ سُہ چھَس بہٕ تَمہِ برونٛہہ تھاوان ٹایمہٕ برونٛہہ تھاوان مۄکلٲیِتھ اگر مےٚ کٲم آسہِ تہِ بہٕ ہیٚکہٕ کٲم ترٛٲیِتھ مگر پَنُن فیورِٹ سیٖریل ہیٚکہٕ نہٕ ترٛٲیِتھ کینٛہہ یہِ چھُ مےٚ اِسی لیے فیورِٹ کہِ اَتھ منٛز چھِ واریاہ زیادٕ نصیٖحت مِلان اَسہِ اَتھ منٛز چھُ یُس اَمیُک ہیٖرو پاٹ رول چھُ کَران سُہ چھُ مےٚ واریاہ زیادٕ فیورِٹ تٔمۍ سُنٛد ناو چھُ أبِشیک سُہ چھُ مےٚ واریاہ زیادٕ پَسنٛد تہٕ یۄس اَمِچ ہیرٲیِن چھِ اَمہِ سیٖریلٕچ تٔمۍ تٔمۍ سُنٛد ناو چھِ پرگیا سۄ تہِ چھِ مےٚ واریاہ زیادٕ فیورِٹ اسی لیے چھَس بہٕ تِہنٛدۍ یِم سٲری شو وٕچھان یِم تِم کھاران چھِ تِم تِہِنٛدۍ سٲری سیٖریل چھَس بہٕ وٕچھان تہٕ تَمہِ پَتہٕ گٔے کامیڈی کامیڈی چھِ مےٚ مان ژٕ کامیڈی تہِ چھِ مےٚ واریاہ زیادٕ فیورِٹ یَتھ منٛز زَن کٔپِل شرما شو چھُ سُہ چھُ واریاہ زیادٕ اسہِ اینٹَرٹینمؠنٛٹ کَرناوان تَتھ منٛز چھِ أسۍ واریاہ زیادٕ ایٚنجاے کَران سُہ چھِ أسۍ فُل فیملی وٕچھان تَتھ منٛز چھِ سٲنۍ سٲری فیملی یہِ ایٚنجایمیٚنٹ تُلان تَتھ منٛز چھِ سٲنۍ فیملی انٹَرٹینمینٛٹ کران أسۍ چھِ سُہ سٲری فیملی شامَن وٕچھان ڈراما چھِ أسۍ یِہوے وٕچھان یمیُک زَن ناو مےٚ وُنۍ تہِ ووٚن یُس مےٚ وُنۍ تہِ دۄہرو اَمیُک زَن ناو چھُ کُم کُم باغیا یہِ چھُ سیٖریَل اَکھ اَتھ چھُ واریاہ زیادٕ مَزٕ تُہۍ تہِ ہیٚکِو یہِ وٕچھِو تُہۍ تہِ ہیٚکِو یہِ چیٚک کٔرِتھ اَتھ چھُ واریاہ زیادٕ مَزٕ تہٕ کامیڈی شو تہِ چھُ اَسہِ واریاہ زیادٕ پسنٛد کٔپِل شرما شو چھُ یہِ ٹی وی یَس پؠٹھ لَگان یہِ تہِ چھُ اَسہِ واریاہ زیادٕ پَسنٛد یہِ چھِ أسۍ فُل فیملی سٲنۍ وٕچھان اسی لیے چھُ اَسہِ یہِ یہِ سیٖریل فیورِٹ یہِ کامیڈی تہٕ یہِ سیٖریل فیورِٹ